یُس یہِ سٲنۍ گورمنٹ چھُ یہِ چھِ ایٮٚجوکیشنَل یہِ چھُ پَڑٲے خٲطر یا ایٚویرنٮ۪س پروگرام چھِ آسان بٮ۪مٲرۍ خٲطٕر تَتھ متعلِق چھِ یِم میڈِکیر یِم کمِٹی ہٕنٛدۍ آسان اَتھ منٛز چھِ یِم کیمپ کھولان پرٛٮ۪تھ جایہِ گژھان سکوٗلَن منٛز یِوان کالجَن منٛز یِوان پَتہٕ سَمجاوان ہنہِ ہنہِ کہِ کیٛاہ پَزِ اَسہِ کَرُن یُس یہِ بٮ۪مٲرۍ چھِ کانٛہہ تمہِ نِش دوٗر روزنہٕ خٲطر یِم کٮ۪مپ یِم لَکٕٹۍ لَکٕٹۍ کِلنِک چھِ کھولان میڈِ کٮ۪مپ چھِ کھولان تَتھ منٛز چھِ ڈاکٹَر آسان سُہ چھِ وَنان پَتہٕ کیٛاہ پَزِ کَرُن اَسہِ یُس یہِ صحت منٛد روزنہٕ خٲطرٕ